پانٛژ ڈسٹک ناو کٔشیٖر منٛز گۄڈنکُے گوٚو میون ڈسٹک یتھ زن ناو چھُ شُپین پتہٕ گوٚو بیاکھ ڈسٹک یُس زن ہمساے ڈسٹک چھُ اسہِ تتھ چھُ ناو کۄلگوم بیاکھ ہمساے ڈسٹک اۭں تتھ چھُ ناو پلووم اں بیاکھ ڈسٹک ناو چھُ انتھ ناگ تہٕ بیاکھ ڈسٹک ناو چھُ بڈگوم